ہیٚلو وعلیکُم وعلیکُم اسلام بَس شُکُر شُکُر رۅبَس کُن یِکہٕ حظ یِیٚتِی دُکانَس پیٚٹھ اَچھا اَچھا اَوا اَوا کیٛاہ کیٛاھ چھُو

مارجَنا کیٛاہ چھُو تھاوان تُہۍ اَسہِ کوتاہ میلہِ

نہَ جا زیادَے پَہَن کٔرۍہوٗس تہٕ کنول چھُو تُہۍ ہٕنٛہ اَچھا اَچھا اَکھ چھُو تُہۍ کیٛاہ کیٛاہ اَیٹَم ووٚنوٕ تۅہہِ

نَہ کَمپٕنِی کَمپٕنِی چھِ مےٚ بوٗزمُت امیُٛک تہٕ ٲں امیُک پرٛوڈکٹہٕ چھُ جان آسان اَچھا تیٖل تہِ چھُو تھاوان اَچھا تِیٚلہِ چھُو تُہۍ واریاہ کَمپٕنی تَتھ کیٛاہ ریٹھاہ چھِو دِوان تَتھ تہِ وُہ اَچھا اَچھا ٹھیٖک تیٚلہِ کَتہِ چھَو تُہۍ اَکٕے کَمپٕنی تیٚلہِ ہَے واریاہ چھَو چلو ٹھیٖک ٹھیٖک ٹھِیٖک مگر یہِ کٔرۍہوٗس وۅنۍ تھوڑا مےٚ باسان پٍنٛژٕ کٔرۍہوٗس ٲں تۅہہِ چھُوا پَے ہسا اسہِ چھُ ہول سیل اَسہِ لَگَن سٲرِی لَگ بَگ سارِوٕے منٛز اَسہِ کیٛاہ چھِ وۅنۍ چھُ اَکھ چیٖز وۅنۍ یِم اسہِ نِش نِن اَسہِ چھُ تِمَن تہِ دِیُن تھوڑا تِمَن تہِ گَژھِ مارجَن روزُن کیٚنٛہہ نَتہٕ کیٚنٛہہ تٔمِی موٗجُوب چھِ ہے یہِ سا اِسلام آباد اِسلام آباد یِیِو تُہۍ بَٹ سِکینَس نِشی تٔتھٕے چھِ اسہِ تُہۍ کٔرۍزِیٚو کال تَتیٚن بیٚیہِ چِھ اَسہِ یہِ حظ کۄلہٕ گامہِ تہِ چھِ اَسہِ بیٛاکھ اَوا اَوا یِیٚلہِ تۅہہِ سٟتۍ یِیہِ تہٕ اسہِ نیرِ شرے

چَلو ٹھیٖک ٹھیٖک حظ چھُ چَلو بِہِو